اسلام علیکم ہے حمیٖد صوب مےٚ حظ کریٚیہِ یہِ فونس پٮ۪ٹھ گٲڑۍ بُک مےٚ حظ گوٚو واریاہ ٹایِم پراران مگر یور وٲژ نہٕ گٲڑیا پٲڑیا کینٛہہ مےٚ حظ چھُ جہاز اڈٕ جلدی واتُن نتہٕ حظ گژھِ مےٚ جہازٕ مِس تُہۍ ؤنۍ تو مےٚ تُہۍ کتتٮ۪ن چھُو ؤنۍکیٚس تۄہہِ ما چھُو کُنہِ جایہِ جامس وامس منٛز پھٔستھ حظ مےٚ حظ گوٚو تقریٖبن ڈوڈٕ گنٛٹہٕ پراران جہانگیٖر چوک فٕلاے وٲرس تل کنۍ ہوٚتہِ چھِ پٮ۪ٹھٕ گرمی تہِ صحیح ہوتہِ چھُم سامان تہِ واریاہ زیادٕ سۭتۍ نتہٕ آسہٕ ہا بہٕ میٹہ ڈورس کھوٚتمُت مےٚ ؤنۍ تو تُہۍ تۄہہِ کوٗتاہ ٹایِم لگۍوٕ یوٚت تام اگر زیادٕ ٹایِم لگہِ وُ تیٚلہِ سوٗزِو مےٚ پنٕنۍ پونٛسہٕ واپس بیٚیہِ مہ سوٗزِو یہِ گٲڑۍ یور کینٛہہ بہٕ کرٕ تیٚلہِ بدل گٲڑۍ ییٚتتٮ۪ن بہٕ واتہٕ جلدی جہازٕ اڈس منٛز تاکہِ بہٕ کر نہٕ پنُن جہازٕ مِس کینٛہہ